اہن حظ آ بہٕ چھَس یَژھان وَنُن زِ یُس حظ یہِ سٲنِس علاقَس بانٛڈی پوٗرَس منٛز یہِ لوکَل میٖڈیا آوُٹ لٮ۪ٹ حظ چھُ یِم چھِ واریاہ زیادٕ اِمپاٹٮ۪نٛٹ حظ چھِ یِم سٲنِس بانٛڈی پوٗر ڈِسٹِرٛکَس منٛز حظ اَسہِ حظ چھُ اَمہِ ذریعہِ یُس زَن یہِ لوکَل میٖڈیا چھُ اَمہِ ذٔریعہِ چھُ اَسہِ واتان واریاہ زیادٕ اِنفارمیشَن حظ کُنہِ تہِ جایہِ ہِنٛز خبر چھُ اَسہِ تامَتھ حظ واتان بیٚیہِ حظ یِم زَن یِم آوُٹ لٮ۪ٹ چھِنہٕ حظ یِم چھِ کوٚمٮ۪نِٹی منٛز حظ یِم کۄنٮ۪کٹِڈ حظ اگر اَسہِ تھوڑا تہٕ کُنہِ جایہِ حظ چھُ آسان کیٚنٛہہ نِوٕز چھُ آسان کانٛہہ خبَر وبَر چھُ آسان سُہ چھُ سانٮ۪ن اَسہِ تامَتھ چھُ واتان سُہ واریاہ جلد حظ بیٚیہِ حظ گوٚو بیٚیہِ چھُ ییٚتہِ اَکھ لوکَل نِوٕز پیپَر شاپ حظ تٔمِس نِش چھُ یِوان دۄہَے دۄہَے چھِ تٔمِس نِش حظ واتان یِم نِوٕز پیپَر حظ یہِ چھُ یِم زَن یِم سٲنۍ علاقہٕ چھُ بانٛڈی پوٗرَس منٛز چھُ سون اَکھ علاقہٕ یتھ زَن ناتھ پوٗر حظ چھِ وَنان یور چھِ تَمی دُکان تھرٛوٗ چھِ یور حظ تِم نِوٕز پیپَر واتان حظ تَمہِ تَمہِ پَتہٕ چھُ ہٮ۪کان سٲری ییٚتہِ زَن یِمَے ییٚتِکۍ بَسکیٖندار چھُ یِم زَن لوکَل یِم چھُ آسان پٔرسَن تِم چھُ ہٮ۪کان اَصٕل پٲٹھۍ حظ سُہ نِوٕز پیپَر پٔرِتھ حظ أتی چھُ تِمَن نِش واتان خبر حظ اَکہِ جایہِ ہِنٛز بیٚکہِ بیٚکہِ جایہِ پٮ۪ٹھ چھِ تِمَن نِش واتان حظ خبر یِم چھِ واریاہ زیادٕ حظ فٲیدٕ مَنٛد چیٖز حظ چھِ یِم بیٚیہِ حظ چھَس بہٕ یہِ وَنان یُس زَن یُس ییٚتہِ اَکھ میٖڈیا آوُٹ لٮ۪ٹ چھُنہٕ حظ ییٚتہِ چھُ بانٛڈی پوٗرَس منٛز اَکھ بوٚڈ میٖڈیا آوُٹ لٮ۪ٹ حظ تٔمِس چھُ ناو اِمتیاز احمد بَٹ چھُ اکھ ییٚتہِ جٔرنَلِسٹ حظ سُہ تہِ چھُ واریاہ اَصٕل رول ییٚتہِ بانٛڈی پوٗرَس منٛز ادا کَران سُہ چھُ اکھ میٖڈیاہُک اَکھ پٔرسَن حظ سُہ چھُ سارنٕے نِش حظ اِطلاع واتان کانٛہہ تہِ نِوٕز آسہِ بانٛڈی پوراہَس منٛز سُہ چھُ گۄڈٕ حظ چھِ سُہ نِوٕز واتناوان برٛونٛہہ کُن حظ بیٛاکھ گوٚو سُہیل مقبول سُہ تہِ چھُ واریاہ زیادٕ اَصٕل لٔڑکہٕ چھُ سُہ سُہ تہِ چھُ میٖڈیاہُک اَکھ اٮ۪مپٕلاے چھُ سُہ تہِ حظ چھُ اَصٕل پٲٹھۍ حظ چھُ سُہ نِوٕز تَمام لوٗکَن تامَتھ واتناوان بیٚیہِ حظ چھُ یہِ واریاہ زیادٕ یُس زَنہٕ میٖڈیا چھُنہٕ حظ تٔمۍ سُہ چھُ واریاہ زیادٕ اَسہِ خٲطرٕ حظ ضٔروٗری یُس یہِ سُہیل سُہیل مقبوٗل یُس زَن چھُنہ سُہ چھِ واریاہ زیادٕ نیک لٔڑکہٕ حظ اکھ چھُ سُہ میٖڈیاہُک لٔڑکہٕ حظ بیٚیہِ چھُ سُہ تَمامَن یِمَن غریٖبَن غُرباتَن حظ کَران مَدتھ مَدتھ چھُ یِتھ کٲٹھۍ کَران زِ یُس تٔمس یہِ چھُنہٕ حظ سُہ چھُ ہر کُنہِ جایہِ یُس تٔمِس باسہِ نہٕ حظ یِم چھُ غریٖب چھُ یا مِسکیٖن چھُ یا لاچار چھُ سُہ چھُ تِہِنٛدٮ۪ن گَرَن منٛز حظ گژھان تور پنٛنہِ زیٖرو گرٛاوُنٛڈٕچ خبر چھِ سُہ تَتہِ پٮ۪ٹھ حظ نِوان پَتہٕ چھُ سُہ تَمی ذریعہ حظ چھِ سُہ سوشَل میٖڈیاہَس پٮ۪ٹھ حظ سُہ سٕٹوریٖز ترٛاوان تِہِنٛدۍ پوسٹٕس حظ ترٛاوان تَمے ذٔریعہ حظ چھِ ہٮ۪لٕپ تِمَن لُکَن حظ گَژھان یہِ چھُ واریاہ زیادٕ حظ نیٖڈفُل واریاہ زیادٕ حظ پٔتۍمہِ لَٹہِ تہٕ گٔیے اَکھ واقع ییٚتہِ بانٛڈی پوٗرَس منٛز حظ ییٚتہِ ٲسۍ واریاہ غریٖب اَکھ گَرٕ حظ تِمَن تہٕ ٲس یِتھَے کٔنۍ فاینانشَل کَنڈِشَن ٲس نہٕ تِمَن ٹھیٖک یور آو سُہیل مقبوٗل زِ تٔمۍ سُنٛد چھُ واریاہ شُکُر گُزار حظ ٲسۍ تٔمۍ کٔر واریاہ زیادٕ ہٮ۪لٕپ پَنٛنہِ سٕٹوری پٮ۪ٹھ تھووُن تِہٕنٛز ڈِٹیلٕز تِمَن حظ وِدِن ڈیز کیٚںٛہہ ہَن دۄہَن منٛز حظ گوٚے تِمَن تِم پونٛسہٕ فراہَم تہِ تِمن تِمو حظ ہیوٚکھ علاج کٔرِتھ تِم چھِ واریاہ زیادٕ بیٛاکھ حظ گوٚو یہِ دوٗر دَرشَن یُس زَن چَنَل چھُ آسان دوٗر دَرشَن تہٕ چھُ بانٛڈی پوراہَس مَنٛز چھُ اَکھ سُے سہیل مقبول ییٚمہِ سُنٛد زَن بہٕ وَنان چھَس سُہ چھُ واریاہ اَصٕل نیک میٖڈیاہُک نَفر سُہ چھُ دوٗر دَرشَن تھرٛوٗ چھُ سُہ اَسہِ نِش دۄہَے دۄہے خبرِیات واتناوان نِوٕز چھِ اَسہِ نِش واتناوان اَسہِ چھُ واریاہ زیادٕ سٮ۪ٹھاہ خوش حظ چھُ اَسہِ لَگان سوشَل میٖڈیا ذٔریعہِ چھُ اَسہِ تٔمۍ سٕنٛز اِنفارمیشَن حظ چھُ واتان یا اَسہِ نِش چھِ تٔمۍ سٕنٛز سٲرٕے کُنہِ تہِ جایہِ ہٕنٛز کُنہِ تہِ ڈِسٹِرٛکٕچ کُنہِ تہِ سِٹیٹٕچ خبر چھِ اَسہِ نِش حظ واتان یہِ چھُ واریاہ زیادٕ فٲیدٕ مَنٛد حظ اَسہِ خٲطرٕ اہن حظ آ